یُس زَن یہِ کٲشِر زَبان چھِ یہِ چھِ واریاہ الگ حظ یَتھ منٛز چھِ یہِ کیٚنٛہہ اَصٕل فیٖچٲرٕس حظ یہِ چھِ واریاہ مٔدٕر تہٕ میٖٹھ زبان حظ یَتھ منٛز چھُ گریمَر تہٕ پرونونسییشنَس منٛز چھُ واریاہ زیادٕ فرق حظ فَرق چھِ یِہے زِ یُس زَن أسۍ کانٛہہ تہِ کَتھ چھِ کَران تَتھ منٛز چھ یِوان پِتٕر چھُ کانٛہہ تہٕ کٲم چھِ أسۍ ون ژے کٔرتھٕ اَتھ منٛز چھِ واریاہ پرونَوسیشَن گژھان حظ یا بَتہٕ کھیٚوتھا یا وۄستان چھِ أسۍ وَنان یا ژرٛاٹہٕ حال چھِ أسۍ وَنان یَتھ تہِ زَن چھِ أسۍ وَنان وَن یِمَے یِمے کانٛہہ پرونونسیشَن چھِ گرٛامَیٹِکٔلی پرونونسیشَن چھُ اَتھ منٛز گَژھان واریاہ اَصٕل پٲٹھۍ حظ چھِ اَتھ اَتھ منٛز چھِ واریاہ یِم فیٖچٲرٕس حظ کَتھ کَرنُک طٔریٖقہٕ چھُ الگ بولنُک طریٖقہٕ چھُ الگ یہِ چھُ مودُر تہٕ میٖٹھ زبان کٲشِر زبان کٲشِر زبان